آز ونہٕ بہٕ تۄہہِ سٲنِس کشمیٖرس منٛز کُس ٹرڈیشنل رٮ۪واج چھُ اٮ۪گرِکلچرُک ییٚتہِ حظ چھُ تِلہِ گۄگُل رُوان ییٚتہِ حظ چھِ تھل رُوان یس زن آز ییٚتہِ موسم چھُ سُہ حظ چھُ تھل رُونُک اِوٕن سُہ حظ مۄکلووُکھ ییٚتہِ حظ مۄکلووُکھ تھل رُوِتھ تتھ خٲطرٕ حظ چھُ پٮ۪وان گۄڈٕ زٔمیٖن وایُن حظ ٹریکٹر سۭتۍ پتہٕ حظ چھُ پٮ۪وان تتھ آب برُن پتہٕ چھُ پٮ۪وان تھل تھجہِ پتہٕ چھُ پٮ۪وان تھجہٕ وان بناوُن پتہٕ حظ چھُ پٮ۪وان تھل کرٕنۍ پتہٕ چھ پٮ۪وان تھجہِ لٲے بناوٕنۍ پتہٕ حظ چھ پٮ۪وان تھل رُوٕنۍ یۄس زن حال حالٕے ییٚتہِ مۄکلٲوٕکھ رُوِتھ امہِ پتہٕ حظ چھُ ییٚتہِ اکھ بیٛاکھ اٮ۪گرِکلچرل ٹریڈشن یتھ منٛز زن یِوان چھُ گاسہٕ حظ چھِ رُوان ییٚتہِ زٔمیٖنس ژوٗنٛٹھۍ حظ چھِ ییٚتہِ کھژان سُہ تہِ حظ چھ اکھ ییٚتہِ اٮ۪گرِ کلچرل ٹریڈشن ییٚتہِ حظ چھِ دالہٕ حظ چھِ رُوان ییٚتہِ دالہٕ چھِ کھسان ہاکھ چھُ کھسان سبٕزی چھِ کھسان یُس حظ یِم حظ چھِ ییٚتہِ کشمیٖرس منٛز ٹریڈشنل اٮ۪گرِکلچر پریکٹِس